اَسِہ یُس ہیر ٹِرٛمَر آرڈر اوس کوٚرمُت تَمیُٚک یُس اَسِہ اَکھ نَگیٹِو اٮ۪کسپیٖرنس پانہٕ کوٚر زِ سُہ اوس ہیٖٹ اَپ گژھان واریاہ زیادٕ تہٕ بیٚیہِ اوس مَس کَڑان کَلہٕ مںٛز ییٚمہِ کہِ سۭتۍ أسۍ واریاہ ہیر پرٛابلِم گٔیے تہٕ اَسہِ مَس ژَلان نیٖرۍ نیٖرۍ تہٕ أسۍ گٔیے واریاہ پریشان